بہٕ چھُس یژھان کال کَرٕنۍ آٹو ڈرٛیورَس یا کُنہِ کٲنٛسہِ نَفرَس ییٚمِس ٹرٛینِ ہنٛد یا فٕلایِٹ چھِ پَتہٕ مےٚ چھِ واریاہ اورٕ لیٹ بہٕ چھُس بیٚیہِ سٹیٹ پٮ۪ٹھ پَکان مےٚ چھُ واتُن کَشمیٖر اِیَرپوٹ بہٕ واتہٕ یِہاے نَو دٔہ بَجے اَمہِ خٲطرٕ چھُس بہٕ یَژھان کال کَرٕنۍ اَتھ ڈِپارٹمیٚنٛٹَس کیاہ اَتہِ چھا کانٛہہ ایٚولیبٕل کیب کانٛہہ یا کانٛہہ بَس کانٛہہ یُس مےٚ شامَن اَتہِ اِیَرپوٹ پٮ۪ٹھ گَھرٕ تانۍ ہیٚکہِ ترٛٲیِتھ یُس میوٗن ٹایم چھُ سُہ چھُ واریاہ لیٹ ٹایم بہٕ چھُس یَژھان یہِ اَمہِ لوکیشَنہٕ پٮ۪ٹھ پِک کَرُن یہِ ہیٚکیاہ مےٚ اَمہِ وَقتہٕ گَھرٕ ترٛٲیِتھ یہِ چھِ ریٖزَن بَنیامُت